پَنُن آن لاین پرٛوڈَکٹ فٔسٹ ٹایِم پَنُن آن لایِن پرٛوڈکٹ وٲتِتھ تہِ باسیٚو مےٚ اُوَر آل یہِ گُڈ ایٚکٕسپیٖرِیَنس یہِ پازِٹیو ایٚکٕسپیٖریَنسٕے تِکیٛازِ صحٔی سَلامَت اوس یوٗت ایٚکٕس پیٚکٹِڈ اوس تہٕ تِتُے آو سٔہ تَنہٕ پٮ۪ٹھ کٔرۍ مےٚ وارِیاہ چیٖز آن لایِن آرڈَر آن لایِن شاپِنٛگ ووتُم فِرٛیکونٛٹلی کَران تَنہٕ پٮ۪ٹھ لَک بَگ أکِس دۅن ؤرِۍیَن تہٕ اُوَر آل اوس مےٚ گُڈ ایٚکٕسپیٖرِیَنسٕے روزان تہٕ مَگَر اَکہِ لَٹہِ کٔر مےٚ کٲم تہٕ اَکہِ لَٹہِ کھوٚت مےٚ شوٗ اَکھ پَسَنٛد کہِ آن لایِن سایٹہِ پٮ۪ٹھ مِنترا آ مِنترا پٮ۪ٹھ کھوٚت مےٚ شوٗز اَکھ پَسَنٛد تہٕ وۅنۍ سونٛچ مےٚ یہِ آرڈَر کَرُن مےٚ دوٚپ یہِ کَرٕ بہٕ آرڈَر تہٕ وۅنۍ کیٚنٛہہ دۅہ بعد کوٚر مےٚ یہِ آرڈَر سایِز اوس ایٹ تہٕ اَکھ کثر گۅڈنیُکُے چیٖز اوس اِسٹِمیٹِڈ ڈِیلِوری ڈیٹ اوس تَتھ ایٹ ٹُو سیوَن ڈیز وۅنۍ واتان واتان ٲٹھ دۅہ تہِ گٔیہِ نَو دۅہ تہِ گٔیہِ تہٕ یہِ چھُنہٕ واتاں کُنے یِم چھِ سِٹرایِک کَران یِم چھِ دَپان سِٹاک گلیڈ ایٹسِٹرا مان تہٕ یِمٕے بہانہٕ ہاوان تہٕ واتان واتان گٔیہِ پَنٛداہ دۅہ تہٕ پَنٛداہ دۅہ بعد آو مےٚ یہِ پرٛوڈَکٹ واپ یور پَنٛداہ یِتھُے بعد روٚٹ مےٚ یہِ پرٛوڈَکٹ تہٕ وۅنۍ یِتھُے مےٚ کوٚڈ یہِ اَن بۅکُس تہٕ گۅڈٕ وُچھ مےٚ اَمِچ کٔنٛڈِشَنٕے یہِ بۅکُس اوس اَتھ ٲسۍ کٔنٛڈِشنٕے گٲمٕژ خَراب بۅکُس اوس نہٕ نیٛوٗ کیٚنٛہہ یہِ اوس ژِھیٚونمُت نٮ۪صف بۅکسٕے پَتہٕ ییٚلہِ مےٚ بۅکُس کھوٗل پَتہٕ ییٚلہِ مےٚ شوٗ وُچھ تہٕ اَتہِ اوس گۅڈٕ شوٗ اَدلہِ بَدَل اوٚنمُت یِمو یہِ مےٚ کَلَر اوس آرڈَر کوٚرمُت یکھ اوس تمیُک بَدَل کَلَر گوٚمُت آمُت یور یہِ اوس پرٛوڈَکٹ یہِ غلط سوٗزمُت یِمو بیٚیہِ سایِز تہِ اوس مےٚ ایٹ کوٚرمُت آرڈَر تہٕ یِمو اوس سیوَن سوٗزمُت اورٕ اَکھ کَلَر غلط بیٚیہِ سایِز تہِ غلط تہٕ بیٚیہِ لیٹ ڈِیلوری یِم ترٛےٚ چیٖز ییٚلہِ مےٚ وُچھ تہٕ یہِ اوس سأرِوٕیو کھۅتہٕ ؤرسٹ نَگیٹوٗ ایٚکٕسپیٖرِیَنس آن لاین شاپِنٛگ ہُنٛد پَتہٕ رِٹٲرٕن کَرنَس منٛز تہِ گَیہِ وارِیاہ پرٛابلِمٕز فیس رِٹٲرٕن تہِ گوٚو نہٕ سَہل وَہل کِہیٖنٛۍ رِٹٲرٕنَس خٲطرٕ تہِ پیٚیہِ گۅڈٕ پرٛاڑِن ہَفتَس کھنٛڈَس ہَفتَس کھنٛڈَس پرٛٲڑِتھ تہٕ ییٚلہِ رِٹٲرٕن کوٚر مےٚ یہِ تہٕ یِہٕنٛز پالیسی چھِ وَنان مٔنی رِفنٛڈ گوٚژھوٕ تۅہہِ ژوٚوُن گَنٹَن اَنٛدَر اَنٛدَر گَژھُن مَگَر ژوٚوُہ گَنٹہٕ پرٛٲڑِتھ تہِ ژوٚوُہ گٔنٹہٕ زٕ دۅہ ترٛےٚ دۅہ پَنٛداہہِ دۅہۍ بعد ووت مےٚ پَنُن مٔنی واپَس رِفَنٛڈ گوٚو مےٚ پَنٛداہہِ دۅہۍ بعد اَتھ پرٛاسٮ۪س حظ لوگ لَک بَگ رِٮ۪تھ یہِ اوس مےٚ اُوَر آل ؤرسٹ ایٚکٕسپیٖرِیَنس ؤرسٹ آن لاین شاپِنٛگ ایٚکَسپیٖرِیَنس